اسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھُوا اہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِوا ٹھیٖکھٕے اَسہِ ٲسۍ فِراک شلوار سُوُن بیٚیہِ فِراک شَلوار ٲسۍ سُوٕنۍ سِمپٕل تُہۍ چھُو سِمپٕل تہِ ڈِزاینَر دار سُوان ٹھیٖک سِمپٕلَس کیٛاہ چھِ سِلٲے

یُس ڈِزایِن دار چھُ ٹھیٖک

ٹھیٖک ٹھیٖک کۭتِس ٹایمَس چھُو تُہۍ دِوان یہِ فِراک شَلوار سُیِتھ ٹھیٖک اچھا یہِ ؤنۍتو قمیض یزار چھُو تُہۍ سُوان

ٹھیٖک یِم اَبیا وَبَیا

ٹھیٖک اَبَیاہس کۭژاہ چھِو تُہۍ سِلٲے ہٮ۪وان مَگر تُہۍ چھُو یہِ چھُ زیادٕ ییٚتے چھِ تھوڑا ہٮ۪وان کَمٕے اَمہِ کھۄتہٕ

اچھا

راوُنٛڈ واوُنٛڈ تہِ چھُو تُہۍ سُوان اہَن حظ وۄنۍ کَر یِمو أسۍ

اچھا کِہیٖنۍ چھُنہٕ پَروا اچھا تُلِو بِہِو رۄبَس حوال